مےٚ چھِ پی جی تہِ کوٚرمُت تہٕ بہٕ چھُس وٕنکیٚنَس ایٚم ایٚڈ تہِ کَران اَمہِ موٗجوٗب چھُس بہٕ برونٛہہ کُنَتھ یی اُمَید تھاوَان کہِ ٹیٖچَر پوسٹ نیرن تہٕ بہٕ تہِ کَرٕ ایٚجُکیشَن ڈپاٹمنٹَس منٛز ایٚپلاے تہٕ تَتہِ بَناو پَنُن کَیٚریَر